گوٚڈٕنیٚتھٕے یُس اِمپاٹَنٹ ڈیٹ مےٚ یاد چھُ سُہ چھُ میٲنٛۍ ڈیٹ آف بٔرتھ سۄ چھِ آسان وُہ سپٹمبَر دوٚیِم چھ گاندی جیَنی یۄس سیٚکَنٛڈ اَکٹومبَر چھُ آسان اَکوُہ مارچ یُس نوروز چھُ یِوان مَناونہٕ بیٚیہِ چھُ ففتہٕ سپٹمبَر یُس ٹیٖچرس ڈے چھُ یِوان مَناونہٕ بیٚیہِ گوس اِنڈِپنڈنٕس ڈے تہٕ پَنٛداہ اَگست یِم چھِ یِوان پَنٛداہ اَگست چھُ یِوان مَناونہٕ یُس اِمپاٹَنٹ ڈیٹ چھُ